کڑان ٲسۍ أسۍ زٕ زٕ ہتھ ترٛےٚ ترٛےٚ ہتھ رۄپیہِ انان ٲسۍ پتہٕ اتھ چیٖز تھاے روزے أسۍ پانٛژھ شیٚے لڑکہٕ پانہٕ ؤنۍ تھاوان ٲسۍ تٕمن سارنٕے پۄنٛسن چیٖز أنِتھ تہٕ پتہٕ اوس اسہِ پٮ۪وان صُبحن گژھُن شیٚے بجے سکوٗل سکوٗل پتہٕ ٲسۍ أسۍ نیران بناوان ٲسۍ اسہِ سکوٗل ماشٹر گروٚپ اے بی سی ڈی یہِ گوٚو یہِ گروٚپ تہٕ پکناوان ٲسۍ ماشٹر اسہِ اٮ۪کٕسکرشن یِم اسہِ اٮ۪کٕسکرشن ٲسۍ نِوان تتھ ٲسۍ أسۍ ونان آیسدر أسۍ ٲسۍ دۄہس کران نژان کبڈی گِنٛدن کھژان بالس تُلٲنی اڈٮ۪ن سۭتۍ فوٹو یارِ وٕچھان یارِ تِم لکۭٹۍ کُلۍ چھِ آسان انان ٲسۍ تِم ٹھیلس منٛز گرٕ تہٕ گرِ ٲسۍ رُوان پتہٕ ٲسۍ نہٕ تِم کھژھان کینٛہہ تہٕ پتہٕ ٲسۍ تتٮ۪ن تُلان نِوان بیٚیِس سایڈس تتھ چھِ ونان گالن کھنن ٲسۍ تٔتھۍ بالس ہیور ٹاپس پٮ۪ٹھ ییٚلہِ ٹاپس پٮ۪ٹھ ٲسۍ واتان کڑان ٲسۍ تھکھ کھٮ۪وان ٲسۍ تتہِ بتہٕ تریش لگہِ ہے کٲنٛسہِ چٮ۪وان ٲسۍ تریش تتٮ۪ن دِوان ٲسۍ تتٮ۪ن تہِ گنٛٹہٕ زٕ زٕ ترٛےٚ ترٛےٚ پتہٕ ٲسۍ اسہِ ماشٹر تُلان تتہِ پکناوان ٲسۍ برٛونٛٹھ تتھ چھِ ونان سرنٛگناڑ ییٚلہِ أسۍ سنٛگناڑ بالس ٹاپس پکناوان سُہ چھنہٕ تتہِ چھُنہٕ منٛزس آسان واریاہ بٔڑۍ آبہٕ کھۄڑ یِمن أسۍ ونان چھِ ڈیم تِمن ڈیمن منٛز اوس آسان آب کڑان ٲسۍ پلو نیبر کران تِمن ڈیمن منٛز سرٛان ییٚلہِ گرم اوس زیادٕ گژھان پکان ٲسۍ برٛونٛٹھ برٛونٛٹھ برٛونٛٹھ تہٕ اسہِ اوس آسان سامان تُلمُت سورُے سۭتۍ پٔتلہٕ اوس آسان کیٚٹٕلۍ ٲس آسان پیالہٕ ٲس آسان ژوٹ ٲس آسان تہٕ یا ییٚلہِ دِگر ہیوٗ پڑِ ہا تہٕ لاگان ٲسۍ چاے بناوٕنۍ انان ٲسۍ کنہِ ژور پانٛژھ بنایہِ ژوٚل پتہٕ ٲسۍ انان زیُن زالہِ ہے نار تتھ پٮ۪ٹھ ٲسۍ تھاوان منجول منجولس پٮ۪ٹھ تھیو آب پتہٕ ٲسۍ ترٛاوان چاے لیپٹن چاے نوٗن چاے ییٚلہِ أسۍ ترٛاوان ٲسۍ تتھ پٮ۪ٹھ تتھ ٲسۍ گریکھ کھسان پٮ۪ٹھٕ ٲسۍ تراوان دۄد کھنٛڈ یا نوٗن چاے بناوان پتہٕ ٲسۍ ترٛاوان نوٗن تہٕ ییٚلہِ تیار ٲس گژھان تہٕ چٮ۪وان ٲسۍ پنُن گروپ أسۍ چاے ییٚلہِ أسۍ چاے مۄکلاوہو چٮ۪تھ تہٕ پکناوان ٲسۍ برٛونٛٹھ تتھ چھِ ونان شکارگاہ تتہِ ٲسۍ ہانٛگل پٔنٛزۍ چھِ تتہِ وانٛدر چھِ تتہِ واریاہ رٕتۍ جانور چھِ تتہِ پتہٕ ٲسۍ تِمن أسۍ دوٗرے أسۍ تِمن تماش وٕچھان تہٕ ییٚلہِ باسان اوس یہِ ووت دِگر تہِ بوٚرُتھ تہٕ دپان ٲسۍ ماشٹر کر کران ٲسۍ تتٮ۪ن جمع پڑناوان ٲسۍ پرٛیل بیٚیہِ تتٮ۪ن تہٕ پکان پتہٕ ٲسۍ ونان ماشٹر بِہِو سا بیٚیہِ گنٛٹس کھنڈس ہا اگرے ستھ شیٚے ہِش بجہِ ہن پتہٕ ٲسۍ کران ماشٹر بیٚہِ جمع تہٕ اے گروپ بی گروپ تہٕ کران ٲسۍ گروپ وایزٕے جمع تہٕ والان ٲسۍ ماشٹرلاینہِ کٔرتھ سکوٗل واپس بۄن تہٕ اِتھٕے کٲٹھۍ ٲسۍ أسۍ پکان پکان پکان پتہٕ ٲسۍ أسۍ واتان گرٕ تہٕ پتہٕ ٲسۍ آسان بیٚیہِ دۄہ اسہِ چھُٹی أسۍ ٲسۍ دۄہس آسان تھکۍ مٕتۍ پتہٕ ٲسۍ أسۍ گرِ کڑان تھکھا وکھا آرام سان تہٕ پتہٕ ٲسۍ وردی تھاون بیٚیہِ چھلِتھ تہٕ گژھان ٲسۍ بیٚیہِ دۄہ سکوٗل پتہٕ ٲسۍ یِم چیٖز یِم اسہِ ہُرے مٕتۍ ٲسۍ تِم ٲسۍ پتہٕ کھٮ۪وان گرِ یی اوس آسان سون اٮ۪کٕسکرشن